ہیٚلو اَسلامُ علیکُم جی تُہۍ چھِو حظ آ رِشی بیکری لال بازر جی اَسہِ حظ اوس خانٛدَر اوس مےٚ بٲیِس اَسہِ گَژھن کُکیٖز گَژھن اَسہِ کیکس گَژھان اَسہِ مہنٛدی راتھ وِز اوس اَسہِ کیک بَناوان بَناوُن اَسہِ گَژھِ یہِ اَسہِ چھُ ٹُوَنٹی فور اَگسٹ چھُ اَسہِ ٹُوَنٹی فور سیٮ۪پٹمبَر چھُ اَسہِ یہِ مطلب مہنٛدی راتھ چھُ مگر مہنٛدی راتھ دۄہ گوٚژھ دۄہلی واتُن اَسہِ یہِ کیک مطلب دۄہلی تہِ اگر نہٕ پاسِبٕل گژھِ مگر سِکٕس شیٚہِ بَجہِ گوٚژھ آسُن یہِ کیک کَسٹٕمایزٕڈ ترٛےٚ پاوُنٛڈ گژھ۪ن اَسہِ مگر گوٚژھ آسُن واریاہ ڈیکوریٹ تُہۍ ہایِو اَسہِ تھوڑا سیمپُل وغیرہ تہٕ أسۍ کَرو تَتھ پٮ۪ٹھ یہِ اَدٕ حظ ٹھیٖک چھُ مگر اَسہِ حظ گوٚژھ اَسہِ چھُ بوٗزمُت کہِ تُہۍ چھُو اَصٕل ماننہٕ یِوان تھوڑا نتہٕ نَتہٕ چھُ اَسہِ یَپٲرۍ لِڈِلایز تہِ چھُ اَسہِ بیکری لِڈلایِز بیکری چھِنہٕ حظ اَسہِ یَپٲرۍ آ اَسہِ چھُ وُچھمُت یہِ اَوے اَسہِ کوٚر بیٚیِی نَفرَن کٔرۍ اَسۍ تھوڑا تۄہہِ کُنَتھ تہٕ ووٚنُکھ تُہۍ چھِو واریاہ اَصٕل تۄہہِ چھُ مطلب ڈِلِوری تہِ اَصٕل آسان سُے اَسہِ گژھِ آ وۅنۍ ینہٕ نا حظ مَہمان وغیرہ اَسہِ یِنۍ وۅنۍ واریاہ پٔژھۍ تہِ اَسہِ گژھن پَتہٕ واریاہ یِم بیکری وَغیرہ تی تی وۅنۍ چھُ اَسہِ آ تُہۍ تھٲوِزیٚو أسۍ وَنہو تۄہہِ لِسٹہٕ سوٗزو تُہۍ أسۍ وَٹٕس ایپس پٮ۪ٹھٕ یہِ سورُے آ رٔسیٖد کٔرۍزیٚو اَسہِ بِل تہِ کٔرۍزیٚو تُہۍ ؤنۍ زیٚو اَسہِ گۄڈٕنیتھ مطلب تُہۍ ہٲیو اَسہِ تۅہہِ کِژھ بیکری چھَو وَغیرہ وہ یے مطلب اَسہِ گژھِ نہٕ تور پٮ۪ون یُن کیٚنٛہہ کیٛازِ کہِ أسۍ چھِ واریاہ وُنکٮ۪نس آؤرۍ وۅنۍ ووت نہَ حظ خانٛدر تہِ تَیار تی تی تۄہہِ چھُنا وۅنۍ مطلب یہِ تُہۍ تُہۍ أنۍ تو وۅنۍ پانَے تۄہہِ کوٗتاہ ٹایِم لگٮ۪و مطلب یور تام اگر تُہۍ اگر اَز تہِ گژھان حظ اَسہِ یِنۍ پگاہ تہِ پٔژھۍ تُہۍ ہیٚکوا اَز سوٗزِتھ اَسہِ یور ٹھیٖک اَز اگر مطلب اَز ہیٚکوٕ تُہۍ شامَس تامَتھ سوٗزِو تُہۍ اَسہِ تِم چھِنا تِم کوکونَٹ دار آسان بیٚیہِ چلو ٹھیٖک چھُ مطلب تُہٕنٛز تُہۍ سوٗززیٚو تُہۍ چھُنا ڈیِلِؤری باے تُہۍ تھاوِزیٚو مےٚ چلو ٹھیٖک تُہۍ سوٗزو مےٚ سورُے تہِ لِسٹہٕ وغیرہ مطلب اَز گژھن مےٚ صِرف کُکیٖز تِم کوکونَٹ آیہِ یِم حظ تِم کوکونَٹ آیہِ چھِ تِم چھِ آسان تھوڑا مَزٕدار یا بیٚیہِ چِکَن پیٹیٖز تہِ چِکَن پیٹیٖز تہِ گژھن اَسہِ سُہ واریاہ مطلب لگ بھگ تھٲرٹی تامَتھ گژھن اَسہِ آسٕنۍ چلو ٹھیٖک چھُ حظ